اسلامُ علیکم اہن حظ ڈاکٹر صٲب بہٕ حظ آیس راتھ تہِ تہٕ آز تہِ وۄنۍ آو آز میون نَمبر اہن حظ مےٚ حظ چھِ بہٕ حظ چھس واریاہ مےٚ حظ چھِ واریاہ تھکاوٹ گژھان محسوس بیٚیہِ چھُ مے کَلس آسان زیادٕ تر دود تہٕ اَمہِ علاوٕ حظ چھُ مےٚ بہٕ چھس کیٚنٛہہ تہِ کَران یا کیٚنٛہہ مےٚ چھ آسان کۄٹھٮ۪ن دود واریاہ نَرین چُھم آسان واریاہ زیادٕ دود چُھم کَران مٔنزی مٔنزی بیٚیہِ چھُ مےٚ چھُنہٕ مےٚ اصل پٲٹھۍ ہیٚکان نہٕ شینگِتھ نہٕ کٔرتھ تہٕ بیٚیہِ چھُ مےٚ تھوڑا زیادٕ نِندٕر پانس کَھسان مطلب بے وَقتٕچ نِندٕر چھِ مےٚ زیادٕے پہنتھ یوان اہن حظ آ مٔنزی مٔنزی اہن حظ مےٚ حظ چھُ کَرنومُت یہِ مےٚ حظ چھُنہٕ أچھن کِہینۍ مےٚ حظ چھُنہٕ أچھن کَہٕنۍ تہِ یہِ پرابلٕم نہ نہ یِنہٕ حظ چھنہٕ مےٚ کِہینۍ نہ سُہ نہٕ حظ کَرنو مےٚ زہٕنۍ مگر مےٚ چھُنہٕ باسان مےٚ چھُ تہِ نہ مےٚ حظ چھُنہٕ کِہینۍ بس پَڑٲے وَڑٲے چھِ چلان تہٕ اَمہِ کہِ وَجہ سۭتۍ تہِ چھُس بہٕ ونان کہِ بے وقتٕچ نِندٕر گَژھنہٕ مےٚ کَھسٕنۍ مےٚ کِہینۍ بے چھُس نہٕ بہٕ یہِ بے حظ چھُ مےٚ باسان مےٚ مہٕ چھِ آیرَنٕچ یہِ کٔمی اچھا اچھا ٹھیٖک تیٚلہِ کیاہ کیاہ حظ پَزِ مےٚ کھیوٚن اچھا چلو ٹھیٖک حظ چھُ نہ حظ بس یِتُی حظ اوس تیٚلہِ کَر حظ یِمہٕ بہٕ بیاکھ اَپوینٹمٮ۪نٹ خٲطرٕ یہِ چھُ حظ مےٚ أتی أتی ہاس یہِ چھےٚ حظ مےٚ أتی تُہندِسٕے ہاسپِٹلس منز یِم ٹیسٹ کَرٕنۍ یِم چھِ حظ مُفتٕے گَژھان چلو ادٕکیاہ تیٚلہِ حظ یِم بہٕ ُصبحس ٹیسٹ کَرناونہِ چلو ٹھیٖک حظ چھُ تیٚلہِ بِہوحظ تیٚلہِ چلو ٹھیٖک حظ چھُ تُلیو بِہو تیٚلہِ خۄدایس حوال